اسلامُ علیکم ورحمتہ اللّہِ وبرکاتُہُ ٲں یِتھ کأٹھۍ تُہۍ زانان چھُو سون ضلہٕ کۄلگأمِس منٛز کٔر أسۍ سرکارن واریاہ اَصل کامہِ ییٚمہِ سۭتۍ سون ضلہٕ بہتریٖن بنیو تہٕ اَتھ منٛز گوٚو ہُرٮ۪ر گۄڈنیُکے چیٖز میٛأنِس ضِلعس منٛز یۄس کٔر سرکارن تِم گٔے سڑکہٕ سڑکہٕ چھ ییٚتہِ واریاہ بہتریٖن ییٚمہِ سۭتۍ یِنہٕ گژھنس منٛز آسأنی سپدان چھ دوٚیِم چیٖز گٔے یِتھ کأٹھۍ ییٚتہِ أسۍ گژھان ژوٗرٕ واریاہ ژوٗرٕ أسۍ دُکانن گژھان ییٚتہِ أسۍ نِوان چاروأے أسۍ نِوان راتھ کیُتھ ژوٗرِ تہٕ سرکارن کٔر کأم لأگِکھ سی سی ٹی وی کیمرا تمہِ سۭتۍ رُکیٚیہِ یِم ژوٗرِ تہٕ واریاہ گٔے أمہِ سۭتۍ مدتھ لُکن نۄقصانس منٛز بچیٚیہِ لُکھ ترٛیٚیِم چیٖز یِتھہٕ کأٹھۍ تُہۍ زانان چھُو ڈرینیج سِسٹم دیُت اَصل ییٚتہِ سرکارن ییٚمہِ سۭتۍ ماحول صاف روزان چھُ بیٚیہِ کٔر سرکارن واریاہ اصل کأم میٛأنِس ضلعہٕ کۄلگأمِس منٛز یِم یِم گام أسۍ تِمن أسۍ راتھ کیُتھ نیران کھوژان نیٚبر نیرنس تِمن یتھ لاجٮ۪کھ لایٹہٕ بہتریٖن گاش چھ دِوان تہٕ تمہِ سۭتۍ چھ گژھان آسأنی تہٕ راتھ کیُتھ چھ ہٮ۪کان اِنسان نیٚبر نیٖرِتھ ییٚتہِ چھُ مشوٗر اکھ واٹر فال یتھ ناو چھُ اہربل واٹر فال تہٕ تتھ دِژٕکھ أنٛدۍ أنٛدۍ فٮ۪نسِنگ ییٚمہِ سۭتۍ سۭتۍ سُہ محفوٗظ روٗد یہِ چھ بہتریٖن کأم اکھ یُس میٛأنِس ضلس منٛز گٔے ییٚتہِ چھُ جوانن پٮ۪ٹھ زور زیٛادٕ یِوان دِنہٕ ییٚتہِ چھ کِرکٹ خأطرٕ تہِ ٹرایلہٕ گژھان فُٹ بالس تہِ ٹرایلہٕ گژھان تہٕ أمہِ سۭتۍ تہِ میلیو جوانن اَصل روزگار ییٚتہِ چھ بٔڈۍ بٔڈۍ باغات یتھ سرکارن واریاہ سبسِڈی چھ دِوان ییٚتہِ تمہِ سۭتۍ تہِ مِلیو لُکن واریاہ فأہِدٕ ییٚتہِ چھُ سون ماحول واریاہ صاف اَتھ منٛز کٔر سرکارن واریاہ مدتھ صُبحن چھ یِوان ہر کُنہِ جایہِ گأڑۍ یۄس تُلان چھ یہِ کچرٕ وچرٕ تہٕ نِوان پانس سۭتۍ تہٕ أمہِ سۭتۍ چھ روزان سون ماحول صاف یہِ چھ اکھ بہتریٖن کأم یۄس سرکارن کٔر سأنِس ضلہٕ کۄلگأمِس منٛز تہٕ أمہِ سۭتۍ مِلیو لُکن تہِ مدتھ تہٕ ماحولس ماحول تہِ روٗد صاف